ہیلو گُڈ اِونِنٛگ تُہۍ چھُوا گَنے ٹرانسپوٹ پٮ۪ٹھ اَسہِ حظ ٲس کیب ضٔروٗرت فٔسٹَس پٮ۪ٹھ اگر أسۍ تۄہہِ نِش اٮ۪ویلیبٕل آسہِ تہٕ تیٚلہِ کَرو أسۍ آنلاین پیمٮ۪نٛٹہٕ اگر ایویلیبٕل گژھِ تہٕ تُہۍ ؤنۍ زیو اَسہِ تُہۍ دیٖزیٚو اَسہِ اِنفارمیشَن